بانڈی پوراہَس چھُ آز چھُ وَندٕ چَلان چلو آز چھُ ییٚتہِ واریاہ زیادٕ سَردی تہٕ گرمَس منٛز چھِ ییٚتہِ زیادٕ واریاہ زیادٕ گرم تِکیازِ یہِ چھُ یہِ چھُ وُنکٮ۪س ہاے آلٹِٹوٗڈَس پٮ۪ٹھ تہٕ آلٹِٹوٗڈَس پٮ۪ٹھ تہٕ بیٚیہِ چھِ ییٚتہِ وُلُر چھُ ییٚتیتھ نَزدیٖک وُلرٕچۍ سردی تہِ چھِ فوگ چھُ آسن صبُحٲے تہٕ ییٚتہِ چھُ آزٕ شہرٕ کھۄتہٕ چھُ بَنڈٕپوٗرِس منٛز آو واریاہ زیادٕ تۭر تہٕ گرمَس منٛز تہِ چھُ آسان بَنڈپورِ ییٚتہِ شہرٕ کہِ کھۄتہٕ واریاہ زیادٕ گرٕم تِکیازِ یہِ چھُ ییٚتہِ چھُ یہِ چھُ اکھ پَہٲڈی علاقہٕ ییٚتہِ چھِ ژۄپٲرۍ أسۍ پَہاڑو سۭتۍ گِریمٕتۍ تہٕ سایڈَس چھُ سُہ وۄلَر وۄلرَس چھِ پَنٕنۍ اہمِیت یہِ چھُ گرمَس منٛز دِوان زیادٕ یہِ گرمی تہٕ سَردی منٛز سردی منٛز چھُ اَپٲرۍ یِوان ٹھنڈٕ ہَوا تَتھ منٛز تہِ چھُ یہِ ہُرٮ۪ر کران سردی منٛز تہِ تہٕ مَگر چھُ اَگر آس پاس تراوو نَظر پہاڑ چھِ ؤنکیٚس سَبز سرو سر سَبٔز خوٗبصوٗرت وۄلر چھُ اَتھ چھِ پَنٕنۍ خوٗبصوٗرتی تہٕ دانہٕ زٔمیٖن چھُ آز آز چھِ خَلق دانہِ لونان آز چھِ تَپٲرۍ ۄسہٕ درسہٕ تانہِ لونا چھۄمبان چھِ تَپٲرۍ تہِ چھُ تَتھ تہِ چھُ سُہ چھُ اکھ الگ خوٗبصوٗرتی یُس بازر چھُ تَتھ منٛز چھِ پَنٕنۍ وۄس درۄسہٕ تپٲرۍ چھُ اَلگ تَتھ چھُ پَنٕنۍ خوٗبصوٗرتی وۄنۍ گوٚو اَگر أسۍ وٕچھو سردی گرمی کہِ حِسابہٕ چھُ ییٚتہِ زیادے پَہَم سردی گرمی روزان شہر کہِ کھۄتہٕ تِکیازِ اَسہِ چھُ یَپٲرۍ گُریز تہِ نَزدیٖک گُریٖزَس منٛز چھُ پیوان شیٖن گُریٖزَس پیوٚو اوترٕ شیٖن سُہ چھُ ییٚتہِ اَثر کران بالَن پَہاڑَن چھُ پٮ۪وان شیٖن تہٕ سُہ چھُ ییٚتہِ جلدی اَثر کران یُس سانہِ روز مَراچہِ زِندگی چھ تَمہِ سۭتۍ زیادٕ اَثر پٮ۪وان شہر کہِ کھۄتہٕ چھُ ییٚتہِ زیادَے پَہَم موسَم ٹھوڑا خراب باسان